ہٮ۪لو وعلیکُم السَلام جِناب ٹھیٖک اَصٕل پٲٹھۍ گَرٕ بار چھا ٹھیٖک آ آ آوُم پرٛزٕناونہٕ اعجاز صٲب چھُو نَہ اہن حظ آ اہن حظ کَمرشَل لینٛڈ زٔمیٖن کَنال اَکھ حظ اوس کٕنُن تۄہہِ ووٚنوُ نَہ حظ سۄ چھِ کاغذی فُل اَکھ کَنال چھِ أکِس کَنالس چھِ تَتھ بَرابر کاغذ سُہ چھِ کَمرشل لینڈ تہٕ نَہ یہِ چھِ فادرٕ سٕنٛدۍ پٮ۪ٹھَے یہِ چھےٚ فادرٕ سٕنٛدۍ پٮ۪ٹھَے تٔرمٕژ آ پرٛاپرٹی پنٕنۍ یہِ ریٹ حظ چھِ گَژھان اَتھ پنٛژاہ لَچھ اہن حظ یہِ حظ چھِ اے سُہ حظ چھِ حقیٖقت یہِ چھِ تُہُنٛد تہٕ سُہ ہن کمِشنَس حظ روزِ خیال مگر مسلہٕ چھِ نَہ اَکھ تُہۍ وٕچھِو ییٚتہِ کیٛاہ ریٹ چھِ گَژھان مےٚ ؤنۍمو تۄہہِ جَن جٮ۪نوَن ریٹ سُہ حظ چھُ سُہ حظ چھِ سُہ حظ تَتھ گوٚو نہٕ حظ ٹایم تُہۍ وٕچھِو أزیُک مارکٮ۪ٹ وٕچھِو حظ تَنہٕ گوٚو نَہ حظ ٹایم زٔمیٖنَسَے چھُ دۄہ کھۄ دۄہ چھِ پانَے چھُو تُہۍ وٕچھان یَتھ کیٛاہ دٔلیٖلا حالاتا کوٚت چھِ واتان سُہ حظ چھِ پت سہلٕے تھوڑا کَروس تہٕ تٕہٕنٛز چاے تہِ نیرِ تَتھ منٛز سُہ چھِنہٕ پرواے کیٚنٛہہ تُہۍ کٔرِو تَتھ فون تُہۍ وٕچھِو تہٕ اَصٕل پَہم تہٕ نَفر گَژھِ آسُن فوٚٹی یے چھِ گَژھان فوٚٹی چھِ نہٕ حظ سُہ فوٚٹی چھِ گَژھان وارِیاہ کَم تھوڑا کٔرۍہُس حظ تُہۍ تہِ پنٛنہِ حِساب کیٚنٛہہ اورُک یورُک تہٕ کَم زیادٕ تہٕ نِباوَو اورٕ حظ چھِ کٕنُن سُہ ضٔروٗری اَکھ زٕ ترٛے حظ نَہ حظ وۄنۍ حظ تَراوَو یِم زٕ ترٛےٚ لَچھ ترٛاوَو تہٕ پانٛژھ تٲجی شیٚیہِ تٲج تام گوٚژھُس تویتہِ گَژھُن یہِ چھِ یہِ چھِ پہ پتہٕ وَتہٕ پٮ۪ٹھَے آمُت ہٮ۪نہٕ وٲلۍ تہِ چھِ پٮ۪وان پانَے باقٕے فارمیلٹی کَرٕنۍ یِم حظ چھِ کٕنَن وٲلۍ ہے وۄنۍ حظ کَروسہٕ پانٛژھ تٲجی کٔرۍہُس حظ وۄنۍ کٔرۍہُس حظ وۄنۍ کیٚنٛہہ پانٛژھ تٲجی ضٔروٗری کٕنُن ہہ اَتھ تھٲیزیو خاص خیال چلو